یُس ہسا یہِ ہنٛدوستانُک ایٚجوکیشن سِسٹم چھُ اگر أسۍ یہِ باقِین مُلکن سۭتۍ کمپیٚر کَرٕہون اَتہِ ہسا چھِ وارِیاہ زیادٕ فرق مِثال کہِ طور پر یُس ہسا باقِین مُلکن ہُنٛد ایٚجوکیشن سِسٹم چھِ ترقی یافتہٕ مُلکن ہُنٛد چھِ أسۍ کَتھ کَران سُہ ہسا چھِ تمِچ یۄس کالٹی چھِ تَمیُک یُس درجہٕ چھِ سُہ ہسا چھُ وارِیاہ زیادٕ وارِیاہ ہاے تُہی ہیٚکِو سُہ یِتھٕ پٲٹھۍ ؤنِتھ سُہ سا گوٚو ہیٚرِ ہُنٛد ٹاپ پوو تہٕ یُس سون چھُ سُہ ہسا گوٚو ہیٚرِ ہُنٛد گۄڈنیُک پوو بۅنِم پوو یِیٖژاہ فرق چھِ تِم چھِ ٹاپس پیٚٹھ تہٕ أسۍ چھِ بۄنٕہ کَنہِ ییٚتُک یُس یہِ جیٚنہِ وَن ایٚجوکیشن سِسٹم چھُ کہِ ییٚتہِ ہسا چھِ بیٚسِک ایٚجوکیشن یۄس دِنہٕ چھِ یِوان فرٛی گورمِنٹ سکوٗلن منٛز تَتھ منٛز چھِ یِوان تِمن مِڈ ڈیے میٖل تہِ سٔرٕو کَرنہٕ مِڈ ڈیے میٖل تہِ یِوان دِنہٕ دُپٔہرُک بَتہٕ تہِ یِوان دِنہٕ بیٚیہِ چھِ تِمن یوٗنہِ فارم ہٕنٛدۍ یوٗنہِ فارم تہِ یِوان دِنہٕ یَعنے کہِ وَردی تہِ یِوان دِنہٕ بیٚیہِ چھِ تِمن کِتاب تہِ یِوان دِنہٕ اِوٕن کُنہِ ساتہٕ چھِ نوٹ بُک کاپی تہِ یِوان دِنہٕ یا بیگ ویگ باقٕے یُس چھِ یِم چیٖز ہسا چھِ یِوان دِنہٕ

مگر یوٗتٕے ہَسا چھُنہٕ کٲفی کیٚنٛہہ اَتھ خٲطرٕ ہسا وَنہٕ بہٕ تۅہہِ یہِ یُس باقِین مُلکن منٛز چھِ تَتہِ چھِ یِم یِوان یِم فیٚسلٹی کَرنہٕ مگر اگر أسۍ تَتُک اِنفرا سٹرٛکچر وُچھُو سکوٗلن منٛز تَتہِ کیٚن سکوٗلن تہِ ییٚتہِ کیٚن سکوٗلن منٛز اَتہِ ہسا چھِ تیٖژ فَرق ییٖژاہ آسمانَس تہٕ زَمیٖنَس چھِ ییٚتہِ یُس زیادٕ فوکَس چھُ آسان سُہ ہسا چھُ آسان یوٚہَے رِلیٚٹِڈ ٹُو ٹیٚکٕسٹہٕ بُکَن یِم کِتاب یِمن یِمن یِوان دِنہٕ چھِ تہٕ ییٚتہِ چھِ نہٕ اَتھ پیٚٹھ کانٛہہ تہِ فوکَس یِوان کرنہٕ کہٕ أمِس سِٹوٗڈنٛٹ سُنٛد یہِ چھُ أمس ما چھُ کیٚنٛہہ اِن بارٕن ٹیٚلنٛٹ کیٚنٛہہ اِنر ٹیٚلنٛٹ ما چھُ أمِس پَنُن کیٚنٛہہ تَاکہِ أمِس دِمٕہَو تٔتھۍ فیٖلڈس منٛز ایٚجوکیشن اَتہِ ہیٚکہِ ہے یہِ بہتر سے بہتر ایٚجوکیشن حٲصِل کٔرِتھ یہِ ہیٚکہِ ہے اَسہِ مُلکس پَنٕنِس سِٹیٚٹس پَنٕنِس ڈِسٹرٕکَس پَنٕنِس گَرس یا پَنٕنِس گامس یا شہرَس ہَسا ہیٚکے ہے یہِ زیادٕ سے زیادٕ فٲیدٕ واتہٕ نٲوِتھ یُس نہٕ ییٚتہٕ یِوان وُچھُنہٕ چھُ کیٚنٛہہ مگر باقِین مُلکَن منٛز اگر أسۍ وُچھَو تَتہِ چھِ أتھۍ پیٚٹھ یِوان زیادٕ زور دِنہٕ ییٚتِکۍ پیٚرَنٹٕس چھِ پَنٕنیٚن شُریٚن زیادٕ فوکَس کَران نسا ژےٚ ہسا چھُے فَلٲنی ڈِگری کَرٕنۍ ژےٚ سا چھُے ڈاکٹر بنُن ییٚتہِ چھِ زیادٕ تر ہسا یُس ییٚتہِ فوکَس چھُ یِوان کرنہٕ سُہ ہسا چھُ أتھۍ پیٚٹھ یِوان کرنہٕ ژےٚ ہسا چھُے ڈاکٹر بنُن مگر یُس نہٕ باقِین مُلکن منٛز چھُ یِوان کیٚنٛہہ تَتہِ کیٛاہ سا چھُ یِوان زیادٕ تر وُچھنہٕ أمۍ سُنٛد بَچہٕ سُنٛد وُنکیٚن چھِ أسۍ یژھان وَنُن وۅنۍ تۅہہِ یَتھ منٛز کہِ یُس ییٚتیُک سکوٗلن ہٕنٛز یُس یہِ اِنفرا سٹرٛکچر چھِ یہِ ہسا گوٚژھ ییٚتہِ روزُن وارِیاہ زیادٕ گوٚژھ یہِ یُن صاف سُترٕ تہٕ اَصٕل بناونہٕ اگر أسۍ ییٚتہِ کیٚن سکوٗلن ہٕنٛز حالات وُچھو خاص کر یِمن گامہٕ ایراہن منٛز اَڈیٚن ہسا چھُنہٕ کُنہِ دروازے آسان تہٕ اَڈیٚن چھَنہِ کُنہِ داریے آسان زٕ زٕ ترٚےٚ ترٚےٚ گیٹ چھِ آسان آمِتۍ أکۍسٕے کٕلاسَن منٛز تھاونہٕ سکوٗل ہَسا چھِ ایٚٹتَھس تانۍ مِڈل سکوٗل ہَسا چھِ مگر اگر أسۍ وُچھان چھِ تَتہِ ہَسا چھِ آسان ژورے کمرٕ یا پٲنٛژے کمرٕ پٲنٛژن کَمرن منٛز کِتھٕ پٲٹھۍ ہَسا ہیٚکَن یِم ٲٹھ جِمٲژ تھٲوِتھ وُچھِو وۅنۍ ٹیٖچرن ہُنٛد اَڈیٚن سکوٗلن چھُ رول آسان ڈاے ہَتھ ٹیٖچَر چھِکھ آسان تھٲومِتۍ پٲنٛژے تہٕ اَڈیٚن سکوٗلن چھُ آسان رول پَنٛژاہ شیٹھ تَتہِ چھِکھ آسان ٲٹھ دَہ ٹیٖچرا تھٲومِتۍ

یِمن یِمن چیٖزن پیٚٹھ ہَسا گوٚژھ یُن وارِیاہ زیادٕ غور کرنہٕ طبیعتھ چھَم نہٕ واہ سیٚٹھاہ زیادٕ وَنہٕ ہا بہٕ نَتہٕ مگر کیٛاہ کَرٕ یہِ صحت دِیم نہٕ ساتھ دِوان کیٚنٛہہ ییٚتہِ ہسا گوٚژھ یُن کر کشمیٖرس منٛز کم سے کم گریٚڈٕ حِساب ہسا گَژھِ یِمن ٹیٖچَر یِن تھاونہٕ دیٚن سکوٗلن تھاونہٕ تہٕ بیٚیہِ رولہٕ حِساب بیٚیہِ ہسا گٔژھ زیادٕ پریٚفَر یِن کَرنہٕ اگر فیٖمیٚل سِٹوٗڈنٛٹ چھِ یِمن ہسا گوٚژھ زیادٕ تر یُن فیٖمیٚل سِٹافٕے تھاونہٕ یہِ ہسا ٲسۍ سٲنۍ گُزٲرِش مگر سٲری ہسا چھِ أسۍ تۅہہِ یِتہِ وَنان یُس ہَسا یہِ سۅن وۅن چھِ تاہم چھِ أسۍ وارِیاہ زیاد شُکُر گُزار کہِ کُنہِ حَدس تانۍ ہَسا چھِ یِم کَران بہتر سے بہتر ییٚتہِ ایٚجوکیشن دِنٕچ کوٗشِش ہَسا چھِ یِم کَران صیٚحت چھُم نہٕ ٹھیٖک کیٚنٛہہ نتہٕ وَنہٕ ہا وارِیاہ کیٚنٛہہ